ہٮ۪لو اَسلامُ علیکُم وعلیکُم اَسلام ہٮ۪لو

آچھا آچھا آچھا تُہۍ ؤنِو کہِ تۄہہِ چھو اِنٹیٖریَر ڈِزاینِنٛگ کَرٕنۍ اچھا اچھا ٹھیٖک ٹھیٖک آچھا اِنٹیٖریَر ڈِزاینَر ہاں ہاں ہاں اَہَن حظ اَہَن حظ ؤنِو ؤنِو تُہۍ ؤنِو اَسہِ تۄہہِ کَتٮ۪تھ چھِ یہِ گٮ۪سٹ ہاوُس ساری مےٚ نہٕ حظ بوٗز نہٕ اَکہِ لَٹہِ ہیٚکِو تُہۍ بیٚیہِ ؤنِتھ

آچھا آچھا ٹھیٖک ٹھیٖک آچھا آچھا نِشاط نِشاط اِنشاء اللہ اِنشاء اللہ کَرو آچھا آچھا آچھا ٹھیٖک ٹھیٖک کیٚنٛہہ چھُنہٕ کیٚنٛہہ نہٕ حظ چھُنہٕ کیٚنٛہہ چھُنہٕ اِنشاء اللہ اِنشاء اللہ اللہ تعالیٰ سُنٛد یَژھُن آسہِ تہِ أسۍ کَرو تُہٕنٛز یہِ کٲم مےٚ اِنشاء اللہ اِنشاء اللہ اِنشاء اللہ اللہ تعالیٰ سُنٛد یَژھُن آسہِ یہِ سانہِ سۭتۍ تۄہہِ سانہِ طرفہٕ تۄہہِ آسٲیِش واتہِ تہِ کَرو أسۍ ضٔروٗر مےٚ ؤنۍتو تُہۍ أسۍ ہٮ۪کو نہٕ یِتھ کٔنۍ فونَس پٮ۪ٹھ ؤنِتھ کِہیٖنۍ نہِ اَسہِ چھِ لوکیشَن نِش واتُن تَتٮ۪تھ چَک کَرُن کہِ کیُتھ کیٛاہ کٔنٛڈِشَن منٛز چھُ تُہُنٛد یہِ مکان تہِ اَمیُک أنٛدرِم حالات کِتھۍ کیٛاہ چھِ تہٕ تَمہِ اٮ۪کاڈِنٛگلی ہٮ۪کو أسۍ أ کیٚنٛہہ تہٕ اَتھ پٮ۪ٹھ کٲم کٔرِتھ تہٕ بیٚیہِ چھُ قۄدرتی کہِ أسۍ ہٮ۪کو تۄہہِ پَنٕنۍ راے دِتھ ٲخر چھُو فاینٔلی ڈیٚسِجَن تۄہی نیُن تہٕ مےٚ ؤنۍتو تُہۍ

اَچھا اِنشاء اللہ اِنشاء اللہ کیٚنٛہہ چھُنہٕ أسۍ کَرو مگر مےٚ ؤنۍتو یہِ تُہۍ یہِ سِٹٮ۪نٛڈاڈ چھِ ژھانٛڈان سُہ گژھِوٕ تۄہہِ تھوڑا کاسٹلی کیٛاہ تُہۍ چھُوا مطلب سُہ ٹالٕریٹ کرنہٕ خٲطرٕ تیار مطلب أڑۍ چھِ

وۄنۍ حظ چھِ اَکھ چیٖز یہِ حظ یُس یہِ چھِ اِنشاء اللہ اِنشاء اللہ یُس اِنشاء اللہ آسہِ اِنشاء اللہ اِنشاء اللہ مگر تُہۍ ؤنۍتو مےٚ اَکھ کَتھ یُس تۄہہِ لوکیشَن ؤنِو نہٕ حظ نِشاط یہِ حظ چھِ نوٹِفایِڈ ایرِیا اَتٮ۪تھ چھِنہٕ ہٮ۪کان اَتھ جایہِ سۭتۍ یِتھ کٔنۍ ایٖزِلی یہِ کنٛسٹرٛکشَن وغیرہ یِم چیٖز چھِ اَتٮ۪تھ بین تہٕ تَمیُک چھُو تۄہہِ اِنتِظام وغیرہ کوٚرمُت اوکے اوکے اوکے اِنشاء اللہ اِنشاء اللہ یِیِو حظ تُہۍ پگاہ سٲنِس یَتھ پٮ۪ٹھ مطلب یوٚتَتھ تہٕ أسۍ وٕچھو أسۍ کیٛاہ ہٮ۪کو کٔرِتھ تۄہہِ اِنشاء اللہُ سَمکھو پگاہ تہٕ أتھٕے وٕچھو کیٛاہ کَرو چلو چلو اَسلامُ علیکُم آچھا اَسلام علیکُم آچھا اَسلامُ علیکُم